بِلکُل ہسا مےٚ سا چھِ سیٖلِنٛگٔس بیٚیہِ مےٚ ہسا چھِ بیٚنہِ ہسا چھِ مےٚ اَکھ بیٚیہِ ہسا چھُ مےٚ بوے یہِ ہسا چھُ قۅدرتُک قانوٗن بیٚیہِ کیٛاہ ہرکٲنٛسہِ حظ اَز چھِ آسان پنٕنۍ پنٕنۍ سونٛچ الگ سونٛچٕے اوٚت چھِ نہٕ آسان الگ کیٚنٛہہ بٔلکہِ بارڈی سِٹرٛکچر تہِ ہسا چھُ آسان الگ مِثال کے طور پر بہٕ ونہٕ تُہۍ بہٕ ہسا چھُس پانہٕ زٲویُل تہٕ میٛون بوے ہسا چھِ ویٚوٹھ سونٛچ ہسا چھِ آسان ڈِفرنٛٹ میٛٲنِس بٲے سٕنٛز ایم ہسا اوس کہِ سُہ ہسا بنہِ ہے اَکھ پرٛوفیٚسر ییٚلہ کہِ میٛون ایم ہسا چھِ کہِ بہٕ ہسا بنہٕ ہا بِزنِس اَکھ سکسیٚس فُل بِزنِس میٚن ہسا بنہٕ ہا گوٚو یِم ہسا چھِ آسان ڈِفرنٛٹ سِملرٕٹی ہسا چھِ آسان سۅ چھِ آسان تھوڑا بُتھِس منٛز کہِ فیٚس اَکھ أکِس سۭتۍ رلان ییٚمہِ سۭتۍ ہسا ایٚڈِنٛٹ فاے چھِ ہیٚکان گٔژھِتھ اگر أسۍ کُنہٕ نیہِ جایہِ چھِ گژھان کانٛہہ جایہ ییٚلہِ نہٕ اَسہِ نۅم زانان کیٚنٛہہ تِم ہسا چھِ اَسہِ اَیڈیںٛٹ فاے کران تِم چھِ وَنان کیٛاہ تُہۍ چھِوا پانہٕ وٲنۍ بٲے بارٕنۍ یہِ چیٖز ہسا چھِ اتھ منٛز سِملر باقٕے یُس مےٚ باسے کہِ سُہ سونٛچ سمٕجھ چھِ یہِ ہسا گٔیہِ اَکھ اِنسٲنی ڈِفرنٛٹ یِتھٕے پٲٹھۍ لایکہِ مِثال کہِ طور پر بہٕ ہسا چھُس پسنٛد کَران کِرکٹ گِنٛدُن ییٚلہِ کہِ زَن میٛون بوے ہسا اوس پسنٛد کَران خٲلٕے فُٹ بال گِنٛدُن گوٚو اَتیٚن تہِ ہسا ٲس أسۍ اَکھ أکِس نِش سپورڑسَس منٛز تہِ ہسا ٲسۍ ڈِفرنٛٹ ہاں میٚچ ہسا چھِ أسۍ دۄنوٲے وُچھان گوٚو اَتیٚن ہسا چھِ أسۍ سِملر ڈَرسِنٛگ یُس چھِ سُہ تہِ ہسا چھِ آسان الگ مِثال کے طور پر بہٕ ہسا چھُس نہٕ زیادٕ تر یِم قمیٖضہٕ یَزار لاگان کیٚنٛہہ بہٕ ہسا چھُس یِمٕے ٹرٛاوزر پینٛٹ شارٹہٕ لاگان ییٚلہِ کہِ ہسا یُس ہسا یہِ میٛون بوے چھُ سُہ ہسا چھُ زیادٕ تر لاگان یِمٕے قمیٖض یَزار پسنٛد کَران تہٕ اَتھ منٛز ہسا ونو أسۍ کہِ اَتھ منٛز ہسا چھِ یِم ایٚم تہِ ڈِفرنٛٹ ایٚم تہِ ہسا چھِ ڈِفرنٛٹ تہٕ لایِف سِٹایِل تہِ ہسا چھِ ڈِفرنٛٹ روزٕنُک طٔریٖقہٕ تہِ ہسا چھِ ڈِفرنٛٹ روزٕنُک طٔریٖقہٕ چھِ آ سیٚم تہٕ مگر سونچٕنُک طٔریٖقہٕ ہسا چھِ ڈِفرنٛٹ کیٛازِکہِ یہِ ہسا چھِ مگر اَتھ تہِ نہٕ ہسا ہیٚکو یہِ ؤنِتھ کہِ یہِ ہسا چھِ قۅدرٔتی طور کیٛازِ یہِ چھُ نہٕ اِنسان پنٕنۍ سونچ پانہٕ بناوان کیٚنٛہہ یہِ چھِ بٲری تعلیٰ ییٚمہِ قٕسمُک وسواس دِلس منٛز ترٛاوان ییٚمہِ کہِ وجہ سۭتۍ گژھان دیٚماغس منٛز چھِ اَمے حِساب سونٛچ پٲدٕ گژھان بیٚیہِ ہسا چھِ قۅدرتُک قانوٗن اگر ہسا سٲری ہِوِی آسان تیٚلہِ ہسا ہیٚکہِ نہٕ دُنِیاہس منٛز بیٚلَنٕس روٗزِتھ کِہیٖنٛۍ یہِ ہسا چھُ ضروٗری مذیٖد ہسا وَنہٕ بہٕ تۅہہِ اَسہِ ہسا چھِ بیٚنہِ اَکھ تہِ تہٕ تہٕ مگر بیٚنہِ تہٕ بٲیِس منٛز ہسا چھِ گَژھان وارِیاہ فرق مِثال کے طور پر ہسا وَنہٕ بہٕ تۅہہِ پیٚشَنٕس ہسا چھِ اَسہِ تٔمِس بیٚنہِ وارِیاہ زیادٕ یُس نہٕ اَسہِ بٲے بارِنیٚن چھِ کیٚنٛہہ صبر ہسا چھُ تٔمِس پیٚشَنٕس ہسا چھُ تٔمِس برداش ہسا چھُ تٔمِس کٲم ہسا چھِ سۅ سانہِ کھۄتہٕ زیادٕ کَران تہٕ پران تہِ ہسا ٲسۍ سۅ سانہِ کھۄتہٕ اصٕل ٲسۍ پَران تہٕ مٲلِس ماجہٕ ہُنٛد خَیال تہِ تھاوان گرٕ سَمبلان تہٕ ییٚلہِ ان ہسا أسۍ نیٚبِرٕے ٲسۍ پانہٕ کٲم کَران یا مِثال کے طور پر ہسا وَنہٕ بہٕ بیٚنہِ ہسا ٲس اَسہِ سۅ ہسا چھِ اَسہِ یِمن رِشتہٕ دارن کُن زیادٕ دیٛان دِوان ییٚلہِ کہِ پانہٕ ہسا چھِ أسۍ تِتھٕ پٲٹھۍ ہیٚکان دیان دِتھ کِہیٖنٛۍ تہٕ یہِ ہسا چھُ یوٚہے قۅدرتُک قانوٗن قۅدرتن یِم الگ الگ ہسا چھِ یِم ڈفرنٛٹ ہسا چھِ یِم یِم بنٲومِتۍ بیٚیہِ ہسا ونہٕ ہو تۅہہِ یہِ کہِ